بہٕ چھُ بہٕ چھُس تُلان پنٕںۍ فوٗٹوز امہِ پتہٕ چھُس پتہٕ سوٗشل میٖڈیہس کھالان یتھِ منٛز زن یوان چھُ خاص کر فیس بُک امہِ علاوٕ چھُس بہٕ ؤٹس ایپس پیٹھ تہِ پنیِن سٹیٹس تھاوان تہٕ ڈی پی بدلاوان تہٕ امہِ علاوٕ چھُس بہٕ سنیپ چیٹ تھرو تہِ پانس فوٗٹو تُلان تہِ باقین سنیپ سوزان امہِ علاوٕ اوسُس بہٕ انسٹہ گرامس تہِ تُلان مگر انسٹہ گرام چھُس نہٕ بہٕ وۄنۍ چلاوان بالکُل تہِ کہینۍ